السَلامُ علیکُم اَسہِ چھِ پنٕنۍ لٮ۪نٛگویج اَصلی کٲشِر تِکیٛازِ اَسہِ چھِ کٲشِر زبان پنٕنۍ بہتریٖن اَسہِ چھِ کٲشِر زبان پنٕنۍ کَران اٮ۪فٲٹ تِکیٛازِ سۄ چھِ اَسہِ واریاہ پسنٛد سُہ کٲشِر زما زبان چھِ یژھان اَسہِ کَرٕنۍ پرٛموٹ سُہ گٔژھ پھٲلٕنۍ تِکیٛازِ سۄ چھِ اَسہِ پنٕنۍ زبان کٲشِر زبان سُہ گٔژھۍ نہٕ أسۍ مٔشراوٕنۍ کِہیٖنۍ تِکیٛازِ کانٛہہ چھِ آسان بٕزرگ کانٛہہ چھِ آسان لۄکُٹ کانٛہہ چھِ آسان کانٛہہ چھِ آسان اَن پَڑھ کانٛہہ چھِ آسان زٔنۍ تٔمِس سۭتۍ کَرو کٲشِر پٲٹھۍ کَتھ سۄ سمجھاوون اَصٕل پٲٹھۍ کیٛاہ چھِ کَرُن کیٛاہ نہٕ چھِ کَرُن یِتھ پٲٹھۍ کَر ژٕ ژٕ کَر ہُتھ پٲٹھۍ یا کُنہِ جایہِ دفتَرس پٮ۪ٹھ چھُ آسان کانٛہہ گَژھان بٕزرگ تٔمِس چھِ تَتہِ تِم کَران اُردو پٲٹھۍ کَتھ اَگر تٔمِس سۭتۍ تِم کٲشِر پٲٹھۍ کَتھ کَرنَس دَپنَس ژٕ کَر یِتھ پٲٹھۍ ژٕ کَر ہُتھ پٲٹھۍ کَر تٔمِس یی پانے سمٕجھ مےٚ کیٛاہ چھُ کَرُن تہٕ مےٚ کیٛاہ چھِ یِم وَنان کانٛہہ چھُ آسان سُہ چھُ تٔمس اُردو پٲٹھۍ وَنان ژٕ کَر ہوٗ ژٕ کَر یہِ تٔمِس چھُنہٕ سُہ چھُ گَژھان کنفیوٗز چھِ دَپان بے کیٛاہ چھُ کَرُن مےٚ چھُنہٕ یِوان سمجھی سُہ چھُ پتہٕ أکِس بیٚیہِ کِس وَنان مےٚ کیٛاہ چھِ یَتھ کَرُن تَوَے چھُس بہٕ یَژھان یہِ کٲشِر زبان گٔژھ نہٕ مَشِنۍ کِہیٖنۍ یہِ چھِ اَسہِ یہِ چھِ اَسہِ پنٕنۍ لٮ۪نٛگویج کٲشِر لٮ۪نٛگویج یہِ گٔژھ نہٕ مَشِنۍ کِہیٖنۍ یہِ چھِ اَسہِ چَلان ییٚتھۍ مٕلکَس منٛز پنٛنہِ کٔشیٖرِ منٛز بیٚیہِ چھِنہٕ یِم باقِیَن مٕلکَن منٛز چَلان کِہیٖنۍ تَوَے یُس أزیُک ماڈل چھِ أزیُک زمانہٕ چھُ یُس مول موج چھُ بچہِ زٮ۪وِ بَس تٔمۍ سُنٛد مول موج ہیٚچھناوان تٔمس گۄڈٕ پٮ۪ٹھے اُردو پٲٹھۍ کَتھ کَرٕنۍ اِنگلِش پٲٹھۍ کَتھ کَرٕنۍ یہِ چھِنہٕ تِمَن پَے اَسے چھِ پنٕنۍ زبان پنٕنۍ لٮ۪نٛگویج اَصلی کٲشِر پٲٹھۍ تِکیٛازِ ہیٚچھناوان تِم تٔمِس کٲشِر پٲٹھۍ کَتھ کَرٕنۍ کانٛہہ چھِ آسان اَن پڑھ کانٛہہ چھِ بٕزرگ آسان کانہہ چھِ آسان زٔنۍ تٔمِس سۭتۍ کَرو کٲشِر پٲٹھۍ کَتھ سَمجھُن سمجھاوُن اَصٕل پٲٹھۍ کیٛاہ چھِ کَرُن کٲشِر پٲٹھۍ أسۍ ٲسۍ بٲتھ وَنان آسان کٲشِر پٲٹھۍ ٲسۍ گٮ۪وان تِکیٛازِ أتی اوس یِوان سمٕجھ گَژھان ٲسۍ کیٚاہ چھِ کَرُن کیٛاہ نہٕ چھِ کَرُن أتی اوس فِکرِ تَران أسۍ کیٛاہ وَنو یہِ کٲشِر زبان چھِ أسۍ یَژھان اٮ۪فٲڈ کَرٕنۍ پرٛموٹ کَرٕنۍ مطلب پھٔہلاوٕنۍ ہر أکِس تام گٔژھ واتٕنۍ یہِ کٲشِر زبان سٲنۍ سمٕٮجھ گوٚژھ ہر أکِس یُن کُنہِ جایہِ چھُ آسان چَلان بٲتھ سُہ چھُ آسان کٲشِر پٲٹھۍ وٕ وَنان دُنیا چھُ تور گَژھان تماش وٕچھنہِ سُہ چھِ دَپان بہٕ تہِ وٕچھِ تِکیٛازِ أتی چھِ وٕچھَان أتی چھِ یِوان سمٕجھ أتی چھِ بوزان فِکرِ چھِ تَران یہِ کیٛاہ چھِ وَنان أمۍ سُنٛد اَمیُک معنی کیٛاہ چھِ کٲشِر پٲٹھۍ کانٛہہ آسہِ نہٕ پٔرِوٕنۍ کِہیٖنۍ کانٛہہ آسہِ لۄکُٹ کانٛہہ آسہِ زٔنۍ کانٛہہ آسہِ کانٛہہ آسہِ بٕڑٕ أتی یِوان سمٕجھ کیٛاہ چھِ کَرُن کیٛاہ نہٕ چھِ کَرُن پتہٕ چھِ دَپان یِم أزیُک ماڈل چھِ یِتھ پٲٹھۍ یہِ نوٚو یِم فون آے اٮ۪نٛڈرایِڈ فون آے اِنٹَرنٮ۪ٹ آو تَتہِ پٮ۪ٹھ گٔے یِم سٲنۍ زبان کٲشِر زبان گٔے مٔشتٕے تِکیٛازِ تَتھ پٮ۪ٹھ ہیوٚچھ نَیو بچو نَیو کوریو ہیوٚچھ تَتھ پٮ۪ٹھ اُردو پٲٹھۍ کَتھ کَرٕنۍ ہِندی پٲٹھۍ کَتھ کَرٕنۍ اِنٛگلِش پٲٹھۍ کَتھ کَرٕنۍ تِکیٛازِ تہِ چھِنہٕ وٕ پَے اَسہِ چھِ پنٕنۍ زبان اَصلی کٲشِر أسۍ کیٛازِ کَرو نہٕ ہر أکِس سۭتۍ کٲشِر پٲٹھۍ کَتھ یہِ سٲنۍ یہِ کٲشِر زبان چھِ یہِ چھِ واریاہ میٖٹھ واریاہ اَصٕل تِکیٛاز یہِ چھِ ہر أکِس یِوان سمٕجھ سٲنِس کٔشیٖر منٛز یُس یہِ سٲنۍ یہِ لٮ۪نٛگویج کٲشِر زبان یُس چھِ یہِ چھِ واریاہ اَصٕل کٲشِر پٲٹھۍ چھِ یِم سکوٗلن منٛز أسۍ پَرناوان تیٚلہِ تیٚلہِ ٲسۍ کٲشِر پٲٹھۍ وَنان کٲشِر پٲٹھۍ ٲسی بوزناوان کٲشِر پٲٹھۍ ٲسۍ پرٛژھان کٲشِر پٲٹھۍ ٲسۍ ماچھ سُہ وَنان کیٛاہ چھِ کَرُن کیٛاہ چھِ پَرُن کیٛاہ چھِ یاد تھاوُن أتی اوس بچن تہِ یِوان سمٕجھ تِکیٛاز أزیُک زمان چھِ آز چھِ گۄڈٕ پٮ۪ٹھَےٕ ہیٚچھناوان اُردو پٲٹھۍ اِنٛگلِش پٲٹھۍ یہِ چھِنہٕ یِوان مطلب بچن سمجھی یہِ کیٛاہ چھِ وَنان تہٕ اَسہِ کیٛاہ چھِ کَرُن اَسہِ فِکری چھِنہٕ تَران اَسہِ کیٛاہ چھِ کَرُن تَوَے چھُس بہٕ وَنان یہِ کٲشِر زبان یہِ گٔژھ نہٕ مَشِنۍ کِہیٖنۍ یہِ گٔژھ روزٕنۍ یاد ہمیشہِ ہمیشہِ گٔژھ سٲنۍ یہِ کٲشِر زبان روزٕنۍ یاد بیٚیہِ گٔژھ روزٕنۍ ہمیشہِ یِہوٚے سٲنۍ لٮ۪نٛگویج یُس اَسہِ چھِ کٲشِر یہِ گٔژھ ہمیشہِ روزٕنۍ زبانہِ پٮ۪ٹھ یہِ گٔژھ نہٕ مَشِنۍ کِہیٖنۍ یُس یہِ دۄہ کھو دۄہ کینٛہہ نوٚو ماڈٕل زمان چھُ یِوان تِمَن گٔژھ تِم بچہِ یِم زٮ۪وان چھِ نٔے نٔے چھِ زٮ۪وان بچہِ تِم گٔژھ ہیٚچھناوٕنۍ کٲشِر زبان تِکیٛاز اَسہِ چھِ پنٕنۍ کٲشِر لٮ۪نٛگویج یِہوٚے پگاہ اَگر سُہ بنہِ کیٚنٛہہ مُلٲزِم بنہِ کیٚنٛہہ اَفسَر بنہِ سُہ پتہٕ آسہِ کٲنٛسہِ بٕزَرگس سۭتۍ کَتھ کَران یا کٲنٛسہِ زَنہِ سۭتۍ یا کٲنٛسہِ اَن پڑھس سۭتۍ آسہِ کَتھ کَران تٔمِس آسہِ وَنان کٲشِر پٲٹھۍ تٔمِس آسہِ نہٕ تٔمِس آسہِ سمجھاوان کٲشِر پٲٹھۍ کیٛاہ چھِ کَرُن کیٛاہ نہٕ چھِ کَرُن تٔمِس آسہِ فِکرِ تَران کٲشِر پٲٹھۍ تٔمِس آسہِ یا وَنان کٲشِر پٲٹھۍ آسہِ کیٚنٛہہ کَتھ وَنٕںۍ کٲشِر پٲٹھۍ تٔمِس بُزَرگَس آسہِ یِوان تورٕ سمٕجھ یا اَن پڑھ آسہِ تورٕ یا زٔنۍ آسہِ تٔمِس تہِ آسہِ یِوان سمٕجھ مےٚ کیٛاہ چھُ یہِ وَنان تہٕ مےٚ کیٛاہ چھِ کَرُن تہِ آسہِ تٔمِس تہِ یِوان سمٕجھ تَوَے چھُس بہٕ وَنان یہِ پنٕنۍ یہِ کٲشِر زبان مَہ مہٕ مٔشرٲیتو یہِ چھِ سٲنۍ واریاہ اَصٕل بہتریٖن کٲشِر زبان میٖٹھ زبان